ہیٚلو وعلیکُم اَسَلام اَسَلام علیکُم اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک اَہَن اَہَن اَصٕل پٲٹھۍ تُہۍ ٲسوٕ ٹھیٖک گَرِ سٲری ٹھیٖک اَہَن حظ ٲدۍ ترٛایو مےٚ چلو کَتہِ پٮ۪ٹھٕ چھِو آمٕتۍ کمہِ کَنٹری پٮ۪ٹھ چھِو آمٕتۍ جوٚمہِ پٮ۪ٹھٕ حظ اَچھا تۄہہِ کوٚت چھُو پُلان گَژھُن تۅہہِ کَتہِ ٹھیٖک تُہۍ چھِوٕ اِیرپوٹے کِنہٕ تۄہہِ چھَو کیب اَتہِ چھَو میلان کانٛہہ کیب کِنہٕ تۄہہِ چھُو بُک کَرٕنۍ ٹھیٖک ہے وۅنۍ کیٛاہ گَژھوٕ تۄہہِ کیب تُہۍ کٔژ نفر تُہۍ کٔژ نَفَر چھُو ژور تۄہہِ کَتہِ چھُو آ تۄہہِ کَتہِ چھُو وَسُن ڈَل لیک کیٛاہ چھِو وَنان پہلگام چھِ اَصٕل جاے تَمہِ پَتہٕ گوٚو سۅنہٕ مرگ تتھ چھِ گَژھان پٕنٛژٕہ ساس اَہَن حظ چلو چلو ٹھیٖک چھُ